ہٮ۪لو وعلیکُم سَلام اَہن حظ اصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک پٲٹھی اَہن حظ أسۍ چھِ أسۍ چھِ زیُن کٕنان

اَچھا تۄہہِ کُس زیُن چھُ ضوٚرَتھ أسۍ چھِ وارِیاہ قٕسٕم زیُن کٕنان وِرِ زیُن چھِ فرٛٮ۪س زیُن چھُ ڈوٗنۍ ہچہِ چھِ یہِ حظ یہِ کِکَر زیُن چھُ أسۍ چھِ کٕنان دَہ ساس رۄپیہِ تہِ کوینٛٹَل گَژھان مطلب سُہ گوٚو ڈوٗنۍ ہچہِ زیُن پانٛژھ ساس رۄپیہِ چھِ کوینٛٹَل گَژھان یہِ حظ یہِ وِرِ زیُن چھُ سَستہٕ تہِ گَژھان بادَم زیُن چھُ ژٮ۪رٕ زیُن چھُ تۄہہِ مطلب تۄہہِ کُس ہیو زیُن آسیو ضوٚرَتھ

سُہ حظ چھِ چٮ۪رٕ زیُن آسان دوٚر بیٚیہِ چھِ آسان کِکر زیُن بیٚیہِ بادل زیُن بیٚیہِ ژوٗنٛٹھۍ زیُن اَدٕ حظ کیٚنٛہہ چھُ پَرواے تُہۍ سوٗزیو نَفر بیٚیہِ سوٗزیو کیٚنٛہہ لوڈ کٮ۪رِیر ووڈکٮ۪رِیر اَسۍ سوزو تۄہہِ زیُن ٲٹھ شتھ رۄپیہِ چھُ گژھان کوینٛٹَل ہُہ ؤسِتھ زیُن ٲٹھ ساس یہِ حظ اَصٕل پَہن گَژھو اَسہِ چھُ ژوٗنٛٹھۍ اَسہِ چھُ ژوٗنٛٹھۍ زیُن تہِ چھُو بادَم زیُن تہِ چھُو تُہۍ یِیِو پانہٕ تُہۍ کٔرِو پَسنٛد وِر زیُن تہِ چھُ تہٕ تُہۍ یِیو پانَے اَسہِ یورٕ فٮ۪کٹری پٮ۪ٹھ تُہۍ وُچھِو تتٮ۪ن کُس لَگہِ تۄہہِ کَم نہٕ حظ گژھِ نہٕ کیٚنٛہہ تہٕ ونۍ رۄپیہِ ہَتھ کھنٛڈ کَرو کَم بیٚیہِ ما ہٮ۪کو أسۍ تَمہِ کَم کٔرِتھ کِہیٖنۍ اَدٕ تیٚلہِ کوٗتاہ گژھِ دِیِو تُہۍ اچھا سَتھ ساس رۄپیہِ دِیِو تُہۍ یہِ حظ چھُ ہُہ بادم زیُن اَتھ حظ نیرو دۄہ کھنٛڈ نیرِ دۄہَس اگر زٕ ترٛےٚ ہچ ترٛٲہوس تہٕ دۄہ نیرٮ۪س مَچہِ حظ مَچہِ اگر ہُتھ تہِ ترٛٲیِو یَتھ ہَمامَس تہٕ تَتھ تہِ تَتھ لَگن پانٛژھ دہ پیٖس تہٕ بیٚیہِ کۭتیٛاہ تہٕ بیٚیہِ کۭتیٛاہ کوینٛٹل آسَن تۄہہِ ضوٚرَتھ تہٕ تُہۍ کٔرِو تَتھ لگن دَہ باہ کوینٛٹَل نہ حظ سُہ کَرو أسۍ نیُک نیُک پانے اَسہِ چھِ یِم تبَردار آسان یِم گامٕکۍ وامٕکۍ أنۍ مٕتۍ تِم چھِ کَران سُہ نیُک نیُک تہٕ کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ تۄہہِ گژھٮ۪و تُہۍ ٲسِو بیٚکہِ ؤریہِ یِنۍ بیٚیہِ اَسی نِش زیُن نِنۍ تۄہہِ آسیو زِیُن اَصٕل پٲٹھۍ تہٕ بیٚیہِ تہٕ بیٚیہِ یہِ آسیو نیُن تُہۍ أنزیو لوڈ کٮ۪رِیر یا کیٛاہ آسیو اَنُن تہٕ وۄنۍ سوزو أسۍ یورٕ اَسہِ ما چھِ پَتہٕ تۄہہِ کوٚت چھُ سوزُن یہِ اَچھا گۄلاب باغ حظ کیٚنٛہہ چھُنہٕ پَرواے تۄہہِ واتٮ۪و گرٕ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَراے کیٚنٛہہ چھُنہٕ پَرواے ییٚمہِ ساتہٕ تُہۍ ؤنِو اَدٕ حظ